وعلیکُم سلام الحمدُ اللہ تُہۍ چھُو حظ ٹھیٖک تُہۍ چھُوا ٹھیٖک آ فرمٲیِو اہَن حظ آ بِلکُل

کیٛازِ نہَ نہَ نہَ سبزی آسہِ نہَ خراب تۅہہِ کٔمۍ ووٚننَو یہِ

نہَ نہَ یہِ آسہِ نہٕ پرٛوڈکٹہٕ آسہِ نہٕ تیٛوٗت خراب کِہیٖنٛۍ تہٕ یہِ چھُ گَژھان تۄہہِ ما آسوٕ تھاومُت یہِ واریاہَس ٹایمَس یِتھٕے کٔنۍ تتھ ٹھیلَس ویلَس منٛز یِم چیٖز چھِ گَژھان خراب نہٕ سون پرٛوڈکٹ چھُنہٕ یوٗت خراب یہِ چھُ آمُت دمیش نمبر وَنَس پیٚٹھ تۄہہِ تۄہہِ کیٛاہ کیٛاہ تۄہہِ کیٛاہ کیٛاہ اوسوٕ نیٛوٗمُت کیٛاہ کیٛاہ چیٖز اوسوٕ نِمٕتۍ آ تتھ کوٗتاہ گوٚو تۄہہِ مطلب فُل اوٚوَر آل پۄنٛسہٕ کوٗتاہ آو تتھ مطلب کٍتِس اوٚنوٕ تۄہہِ سُہ اچھا اچھا اَسہِ چھُ اَدٕ کیٛاہ اگر وۅنۍ تۄہہِ أسۍ مازرَتھٕے چاہا تہٕ اگر وۅنۍ تۄہہِ زیادٕے خراب چھُو یِم ٲسۍمٕتۍ تہٕ اَسہِ چھِ اَز نوٚو وٲتۍمِتۍ نوٚوُے سامان تہٕ تُہۍ اِیٖزیو کیٚنٛہہ چھُنہٕ بہٕ دِمہٕ تۄہہِ سُہ فرٛی یَس منٛز

اچھا نہٕ أسۍ کَرو وۅنۍ کٲم تُہۍ آسِو یِوان سٲنِس دُکان تُہۍ چھُو اَسہِ مگر مہٕ ڈِیلی کَسٹٕمَر تُہۍ کٔرِو کٲم أسۍ آسَو تُہٕنٛدِ خٲطرٕ اکھ نِکراوان گۄڈٕنیٚتھ اَتۍنٕے بیٚیہِ دِمو أسۍ تۄہہِ فٛری یَس منٛز وۅں اَز تُہۍ ییٖزیٚو پتہٕ آ آ اَسہِ چھُ پتاہ تۄہہِ چھُو آسان اَسہِ پیٚٹھ ٹرٛسٹہٕ پتہٕ یہِ یِتھٕ کٔنۍ چھُ بہٕ ہیٚکہٕ سمجِتھ کیٚنٛہہ چھُنہٕ آ یہِ چھُ پوٚز یہِ چھُ پوٚز مگر أسۍ تہِ چھِ توٚتتھ تی کٕنان اَسہِ اوس نہٕ زانٛہہ گوٚمُت یہِ وۅنۍ کیٛاہ وۅنۍ چھُ گژھان یہِ کُنہِ ساتہٕ غلطی کیٚنٛہہ چھُنہٕ تُہۍ ییٖزیو پتہٕ تہٕ بہٕ دِمہٕ تُہۍ ییٖزیو پتہٕ تہٕ ممی تہِ ؤنۍ زیٚو میٛانہِ طرفہٕ مازرتھ اَدٕ حظ اَدٕ کیٛاہ اَدٕ کیٛاہ تُہۍ یِیٖزیٚو ژِیٖرۍ اَدٕ کیٚنٛہہ چھُنہٕ تُہۍ یِیٖزیو ژیٖرۍ بہٕ دِمہٕ تۄہہِ یہِ فرٛی یَس منٛز وۅنۍ کیٚنٛہہ چھُنہٕ معافی چھَس بہٕ چاہان اَتھ پیٚٹھ چلو چلو اَدٕ سا بِہِو